ہاں اَگر أسۍ کَتھ کرو ٹرانَسپوٹیشنٕچ کَتھ یَتھ ہٮ۪لٔتھ کِیرَس منٛز تہِ مطلب ہر وِزین چھُنہٕ گژھان کیٚنہہ مَگر مٔنزۍ چھُ گژھان یِم فیسلٹی سٔروِس چھِ تَمہِ سۭتۍ چھُ مٔنزۍ چھِ تِم اِفیکٹ کران اَسہِ کیازِ کہِ کُنہِ ساتہٕ چھُنہٕ آسان تَتہِ ایویلیبٔل کِہیٖنۍ تہٕ اَسہِ چھُ لگان تور واتنَس تام چھُ اَسہِ دہ مِنٹ لَگان تور واتنَس تامتھ